یُس سانہِ علاقُک یہِ موسم چھُ سانہِ کٔشیٖرِ ہُنٛد موسم چھُ یِتھ کٔنۍ سَمَر چھُ سِپرِنٛگ سَمَر آٹَم وِنٹَر تہٕ یہِ چھُنہٕ آسان ہِوُے کینٛہہ پنٛنِس پنٛنِس موسمَس چھِ اَکھ پَنٕنۍ فٲیدٕ تہٕ کینٛہہ لُکَن خٲطرٕ چھِ نۄقصان تہِ اگر أسۍ بوزو تہٕ یِتھَے کٔنۍ زَن أسۍ کَرو أسۍ سَمرٕچ کَتھ سَمرَس سَمَر چھُ یُس ییٚتہِ پرٛون دَپان سَمَر اوس سُہ اوس نہٕ آسان یوٗتاہ گرم کینٛہہ کیٛازِکہِ یۄس چینٛج آیہِ اَسی أنۍ چینٛج لُکوٕے أنۍ چینٛج تِمو نی جنٛگل ژٔٹِتھ دٔریاوَن پٮ۪ٹھ بَنٲوِکھ مکان گٕلیشر پِگلے ییٚمہِ ساتہٕ یِمو کُلۍ ژٔٹۍ تہٕ یُس شیٖن اوس پیٚوان بۄن سُہ اوس تَتھ ٲسۍ گٕلیشر بَنان سُہ اوس واریاہَس کالَس روزان یِتھَے کٔنۍ ییٚلہِ کُلی ژٔٹِکھ ڈایرٮ۪کٹہٕ سَن لایٹہٕ سۭتۍ پِگلیو آب جلدی جلدی کہِ تَمہِ سۭتۍ ؤتھۍ کھٔتۍ سٔہلاب سٔہلاب ییٚتہِ کھٔتۍ تہٕ تَمہِ سۭتۍ گوٚو سون کرٛاپٕس گٔے سٲری ڈِسٹرٛاے یِم اچانک یِم سٔہلاب چھِ یِوان یِتھَے کٔنۍ یُس وِنٹَر اوس ییٚتہِ دَپان بروںٛٹھ چھِ اوسمُت پیٚوان شیٖن ییٚتہِ واریاہ تہٕ لُکھ ٲسۍ بیٚہوان گَرَن منٛز پاورہ تہِ اوسُکھ نہٕ کِہیٖنۍ آسان تہٕ ٲسۍ بوزان دٔلیٖلہٕ ٲسۍ کِتابہ رَٹان تہٕ بوزناوان اوسُکھ اٮ۪نٹرٹینمٮ۪نٛٹ اوس نہ کٕہٕنۍ شیٖنہ اوس پیٚوان ہۄکھٕ سیُنہ ٲسۍ تھَوان سورُے نٮ۪بَر اوس نہٕ بَنان نیرُن کِہیٖنۍ مگر تَتھ تہِ آے واریاہ فرق وۄنۍ چھُ واریاہ شیٖن کَم پیٚوان ییٚتہِ چھِنہٕ وۄنۍ پھیٚرَن لاگٲنی کانٛہہ ییٚتہِ چھِ بَنیمٕتۍ وۄنۍ مطلب أسۍ ییٚلہِ نہٕ تۭرٕے لٔجِکھ تہٕ پھیٚرَن کیٛاہ لاگَن اکثر ٲسۍ لاگان ییٚتہِ پھیٚرنٕے ییٚتہِ اوس آسان برابر شٮ۪ن رٮ۪تَن پھیٚرَن لٲگِتھ تہٕ بوٗٹھ تہِ ٲسۍ آسان ییٚتہِ واریاہ ٹِچہِ دار بوٗٹھ ٲسۍ ٹِچہِ بَٹَن دار بوٗٹھ وۄنۍ چھِنہٕ لاگان تِم سُہ سُہ کَلچَرٕے مۄک کیازکہِ موسمِی تبدیٖلی آیہِ یِژھ کہِ وۄنۍ چھُنہٕ تیُتھ شیٖنہ پیٚوان کینٛہہ مےٚ تہِ وٲتۍ وٕ یوٗتاہ دَہ تٕرٛہ ؤری وٕچھان سُہ شیٖنہ چھُنہٕ پیٚوان کُنہِ ساتہٕ چھِ پیٚوان ڈۄڑ فٕٹہٕ زٕ فٕٹہٕ طوٗفان یعنی یوٚہُس اوس شیٖنہٕ بَلایۍ تَلہِ چھُنہٕ کِہیٖنۍ آسان دَپان بروںٛٹھ اوس اَکھ پور گژھان پوٗرٕ تَل کہِ وجہ چھُ یی کہِ یُس موسمَس یہِ تبدیٖلی آیہِ یہ یہِ چھُ مےٚ مطلب راتھ وُچھ مےٚ کہِ دوٚپُکھ اے ہَتہِ وٕہٕرۍ ہَسا اوس یُتھ گرمہ گوٚو ہَتھ ؤری بروںٛٹھ چھِ اوسمُت یہِ اگرَن ہَتَس ؤرۍ یَس اوس نہٕ کِہیٖنۍ گوٚو بیٚیہِ نَیہِ ؤرۍ یہِ آسہِ بیٚیہِ یِتھَے کٔنۍ گژھِ اِنکِرٛیٖز اِنکِرٛیٖز تہٕ اَلٹٕمیٹلی دَپان یِم گٕلیشَر ہَسا پِگلَن ہِمالَے پِگلہِ آب کھَسہِ یِم یِم آیلینٛڈ وایلینٛڈ چھِ جٔزیٖرٕ چھِ یِم ہَسا پھَٹَن آبَس منٛز سٲری اَنقریٖبٕے یہِ چھُ اَکھٕ یہِ تحقیٖق یِوان کَرنہٕ رِسٲرٕچ یِتھَے کٔنۍ مطلب آبٲدی تہِ گژھِ ڈوٗبی أتھۍ منٛز یِم تتہِ لُکھ چھِ روزان اِسلیے چھُ سُہ اَکھ پِرٛکاشَن چھِ کَرٕنۍ کہِ کُلۍ چھِ وَوٕنۍ کُلۍ چھِنہٕ ژٕٹٕنۍ ژَٹٕنۍ دٔریاوَن پٮ۪ٹھ چھِنہٕ مکانہٕ بَناوٕنۍ دٔریاوَن چھُ اَسہِ کھیوٚو مطلب واریاہ یِم واٹر باڈیٖز ٲسۍ تِمَن چھِ أسۍ بَرٲے کَران تِم گٔے ختٕم